یِم تہِ زَن اِنٛڈیاہَس منٛز روزَن وٲلۍ چھِ ہِنٛدوستانَس منٛز چاہے کَشمیٖر چھِ کانٛہہ تہِ سِٹیٹ یوٗنِیَن ٹیرِٹرٛی چھےٚ ہر کُنہِ جایہِ چھِ بالی وُڈَس منٛز یِم تہِ ایٚکٹَر ایٚکٹرسِز چھےٚ بالی وُڈَس ٹالی وُڈَس منٛز سٲری چھِ نقل کَران یِمَن ایٚکٹرَن تہٕ ایٚکٹرسَن تہٕ اَپناوان یہِ فیشَن یُس تِہُنٛد لایف سِٹایِل چھُ یہِ تہِ یِم لاگان کَران چھِ یۄس یہِ جَوانَن ہٕنٛز نسل چھِ سٲری چھِ وَنان أسۍ تہِ لاگہو یِتھُے تہٕ کَران چھِ یِہُنٛد فیشَن فالوٗ یِہُنٛد فیشَن چھِ اَپناوان یِتھٕ کٔنۍ زَن فِلمَن مَنٛز چھُ کیٚنٛہہ وُچھان شردا کپوٗر چھِ آسان بہٕ چھَس وُچھان کُنہِ ساتہٕ شہناز گِل چھِ آسان شردا کُپور یا آلیا بَٹ چھِ آسان تِمَن چھِ آسان مُختلِف قٕسمَن ہٕنٛدۍ پَلو لٲگِتھ پَتہٕ اِنسان چھِ کَران پرٛیفَر تِم تِہٕنٛدۍ تِم پَلو اِنسان چھِ وَنان بہٕ تہِ اَنہٕ اِتھی تہٕ لاگہٕ مےٚ چھُ پانہٕ تہِ کوٚرمُت کاپی کیٚنٛہہ نَقٕل کیٚنٛژن ایٚکٹَرَن تہٕ ایٚکٹرٛسَن مےٚ چھِ کَسٹٕمایِز کَرنٲومٕتۍ تِتھۍ ڈرٛس تِتھۍ پَلو اَٹَیٲرٕس یِم پَتہٕ اِنسان تَمہِ پَتہٕ پانَس لاگان چھِ تِمَن وُچھِتھ مےٚ تہِ چھا کٔرمٕژ واریاہ لَٹہِ کوٗشِش موٗویٖزَن منٛز فِلمَن منٛز وُچھِتھ تِہٕنٛدۍ آوُٹ فِٹ تِہٕنٛدۍ ڈرٛس وُچھِتھ چھَس بہٕ تہِ وَنان بہٕ لاگہٕ ہو اِتھی پَلَو میٛٲنِس میٛٲنۍ ہَمسایِہِ کیٚنٛہہ کورِ یِم زَن چھےٚ تِم تہِ میٛانہِ دو میٛٲنۍ دوس کورِ چھِ یا لٔڑکہٕ چھِ سٲری چھِ کَران فالوٗ موٗویٖزَن منٛز وُچھنہٕ پَتہٕ میٖڈیاہَس پٮ۪ٹھ وُچھنہٕ پَتہٕ یِم ایٚکٹَر تہٕ ایٚکٹرٛس تہٕ یِہٕنٛدۍ پَلو چھِ تِہ اِتھۍ اِتھی ہِوِۍ پَلو چھِ تِم تہِ بَناوان تاکہِ تِم باسان چھُ یہِ چھُ فیشَن اَسہِ تہِ پَزِ یہِ فالوٗ کَرُن